یُس ہاسے ساروی کھۄتہٕ بٔڑ میٛٲنۍ اٮ۪چیٖومٮ۪نٛٹ چھِ مےٚ ہاسے کٔر پی یوٗ بی جی اٮ۪م گٕلوبَل رٮ۪جِسٹَر یُس یہِ مےٚ کَرے مےٚ ہاسے آوُس وٲلڈٕ رینٛک ٹوٗ یُس ہَسا میٛٲنۍ سُکاڈ ٲس تَتھ منٛز ہاسے کَرے مےٚ ساروی کھۄتہٕ زیادٕ قِل بہٕ وَنہٕ اَکھ کَتھ سُے تِتھ کٔنۍ ہاسے کوٚر مےٚ واریاہ زیادٕ پرٛاوُڈ محسوٗس یُتھُے ہاسے بہٕ دُنیاہَس منٛز دۄیمہِ رینٛک منٛز آوُس یہِ ای سَپوٹٕس گیمِنٛگ منٛز تَمہِ ساتہٕ ہاسے آو واریاہ زیادٕ مےٚ پَسنٛد کیٛازکہِ بہٕ ہیوٚک کٔرِتھ یہِ